اَٹھووُہ فرؤری نیشنل ساینٕز ڈے فٔسٹ مے اِنٹرنیشنل لیبر ڈے باہ مے مَدٲرٕس ڈے شُراہ جوٗن فادٲرٕز ڈے ژۄداہ فرؤری ویلنٹینز ڈے